ہِندوستانس منٛز چھِ واریاہ نَژنۍ نَژٕنہٕ یِوان یہِ چھِ مُختلِف علاقن منٛز مُختٔلِف قٕسمَن ہندۍ نَژٕنۍ نَژٕنہٕ یِوان ہِندوستان کٮ۪ن واریاہن علاقن منٛز چھِ تِمن پَنُن اکھ مَذہَبی نَژُن آسان مَثلن کُچی پُڑی بھارت ناتیم اوڈیٖسی کَتھا کٔلی وغیرہ وغیرہ مےٚ چھِ وٕچھۍ مٕتۍ ہِندوستانٕکۍ واریاہ تِم یِم نَژُن نَژان چھِ یِمن یِہوے پیش چھِ تہٕ یِمن یِہوے مقصد بَنوو تِمو منٛز چھُ کیہن ہُند ناو یِتھ کٔنۍ فرا خان درمیش یِلانڈے راگو جُیل ہیما مالنی